سُلطان احمدُ اللہ غلام حَسَن بابا شاہ رشیٖد کاک یِم چھِ پانٛژَن ہمسایَن ہٕنٛدۍ ناو یِم اسہِ أنٛدۍ پٔکۍ چھِ یِم چھِ واریاہ اصٕل ہَمساے اسہِ